بہٕ چھُس کَران ہوٹلَن منٛز پَسنٛد کھیوٚن مِثال گامہٕ نٮ۪بَر چھولہٕ چھُ بِریانی چھِ یا فرٛاے کٔرِتھ رایِس چھِ یِم یِم چیٖز بیٚیہِ چھُس بہٕ کَران کٲم یا ماموز چھِ یا پیٖزا چھِ یِم چیٖز چھُس بہٕ کھٮ۪وان یا ہوٹلن منٛز چھِ چاے چٮ۪وان یا کُنہِ جایہِ ڈاباہَس پٮ۪ٹھ چھِ کیٚنٛہہ آسان کٕنُن کھٮ۪وان تہٕ یِمن چیٖزن چھُس بہٕ اٮ۪نجاے کران تَوَے ہسا چھُس بہٕ یِم چیٖز کھٮ۪وان میٛٲنۍ دوستَن سۭتۍ چھُس کُنہِ جایہِ آسان پِکنِک سُپاٹَس پٮ۪ٹھ تَتہِ ہوٹلَن منٛز کھٮ۪وان یا چھُ آسان کُنہِ جایہِ سایڈَس ڈابا لٲگِتھ یِمَن منٛز کھٮ۪وان تہٕ تِم چیٖز چھُس بہٕ واریاہ واریاہ اٮ۪نجاے کَران تَوَے چھُس بہٕ یِم چیٖز کھٮ۪وان تہٕ بیٚیہِ چھُس بہٕ وَن ہاں کٔشیٖر ہُنٛد یُس اَسہِ فیمَس کُزیٖن چھِ کٔشیٖر وازوان سُہ تہِ چھُس بہٕ کیٛاہ کھٮ۪وان یَتھ منٛز رِستہٕ کَباب گۄشتاب یہِ چھُ میون فیورِٹ بیٚیہِ چھُ مےٚ نہ کانٛہہ مَٹَن چِکَن تہٕ پَسنٛد تہٕ بیٚیہِ چھُس بہٕ گژھان شام شامَن گَژھان ییٚتہِ أکِس جایہِ نَزدیٖکٕے گامَس منٛز یُس اَسہِ ڈابا وٲلۍ چھِ تٔمِس نِش تُجہِ کھیٚنۍ تہٕ بیٚیہِ چھِ کَران کٲم بہٕ چھَس اَپٲری اَپٲری ہوٹلَس پٮ۪ٹھ یِمَے یِمَے چیٖز یِم زَن کینٛہہ واریاہ ٹیسٹی چھِ آسان پرٛٮ۪تھ کانٛہہ چھِ نِوان تِتھَے کٔنۍ چھِ أسۍ تہِ نِوان تہٕ یِم چیٖز چھُس بہٕ واریاہ پَسنٛد کَران اَمہِ موٗجوٗب أمِس چھِ ٹیسٹ تہٕ آسان اَصٕل بیٚیہِ چھُنہٕ کانٛہہ مِلاوٹ آسان کِہیٖنۍ یِم چھِ یِم چھِ واریاہَن کیٛاہ ڈایٹَس منٛز تہِ نہٕ کَران چھِ واریاہ ہٮ۪لٕپ دوٚیِم چیٖز زِ بۄچھِ چھِ مِٹان بیٚیہِ ٹے ٹیسٹی شوق چھِ آسان سُہ تہِ چھِ کَڑان بَس باقی چھِنہٕ کینٛہہ یِمَے چھُس بہٕ کھٮ۪وان ہوٹلو گَرٕ نٮ۪بَر آوُٹ سایڈ دَ ڈورٕز یِم بہٕ چھُس یِم یِم چیٖز کھٮ۪وان